ہیٚلو اسلام علیکُم تۄہہِ اوسوٕ فون کوٚرمُت تۄہہِ اوسوٕ شاید مکان خٲطرٕ ڈِزایِن ضٔروٗرت آ تُہۍ کَتہِ چھُو روزان یہِ زٔمیٖن کَتہِ چھُو تۄہہِ

مارکیٹ نِش کوٗتاہ دوٗر چھُ سُہ کٔژ کِلوٗمیٖٹر آسَن توتہِ ٹھیٖک تَتھ چھا وَتھ وَتھ پَتہٕ برابر ٹھیٖک تۄہہِ کٔژ پُہَر مَکان چھُو بَناوُن ترٛےٚ پوٚہَر مَکان گۄڈنِکِس پوٚہرَس منٛز کٔژ کَمرٕ چھُو تۄہہِ تھاوٕنۍ اچھا زٔمیٖن کوٗتاہ چھُو تۄہہِ تَتھ اچھا ترٛےٚ کَنال اَچھا پٮ۪ٹھ بَنہِ واریاہ بوٚڑ مَکان گۄڈنِکِس پٮ۪ٹھ چھِ شیےٚ شیےٚ کَمرٕ تھاوٕنۍ ترٛیمِس پٮ۪ٹھ کوٗتاہ چھُو تۄہہِ تھاوُن دٔیمِس پورَس پٮ۪ٹھ تہٕ گۄڈٕنِس پورَس پٮ۪ٹھ تھَوَن حال کِہیٖنۍ لَکٕٹۍ آ باتھروٗم چھُ کَرُن سارنی ایٹیچ ٹھیٖک بیٚیہِ ما چھُس کیٚنٛہہ کَرُن

ٹھیٖک اَچھا وُڈ فٕلورِنٛگ تہِ کَرٕنۍ مطلب بیڈروٗمَن کَرناوو تیٚلہِ سٲری وُڈ فٕلورِنٛگ اۭں آ ٹھیٖک بیٚیہِ یُس یہِ آسہِ تَتھ چھِ وَنان بیڈروٗم تَتھ ہٮ۪و ڈرٛیسِنٛگ روٗم تہِ سۭتۍ بیٚیہِ المار بَناونہِ ہر کُنہِ چھَنا آ پَتہٕ مِلان چھُ ضروٗری تھاوُن تہٕ کِچن کِچن کیُتھ چھُو تۄہہِ ضٔروٗرت ٹھیٖک آ یہِ کِچِن کیُتھ چھُو تۄہہِ ضروٗرت پینٛلنٛگ وینلنگ چھِنہٕ ضوٚروٗتھ سٹنڈِنٛگ کِچن ٹھیٖک ایٚمیرِکَن سٹیٹَس منٛز چھُو ضوٚرَتھ تہِ لوکلی چھُو ضروٗرت اٮ۪میرکَن سٹایلَس منٛز چھُو ضوٚرَتھ یا لوکَل چھُ ضروٗرت

آ اَدٕ ٹھیٖک چھُ بیٚیہِ ما چھُو تۄہہِ کیٚنٛہہ ضروٗرت تَتھ حمام چھُ بیٚیہِ تھاوُن اۭں اَلمارِ بَنٲو پانَے کِنہٕ اَلماری مارِ اَنو مٔلۍ ریڈی میڈی ریڈی میڈی چھُنہٕ حظ زیادٕ اَصٕل ٹھیٖک ہیٚرِ گٔے پَہ کِم تیٖم کِم کَرو چھُو تۄہہِ دیُن یا سَجان گرٛے اَصٕل یا سَجان برٛاوُن اَصٕل آ ٹھیٖک چھُ چلو ہا چلو بِہِو خۄدایَس حوالہٕ